ہیٚلو اَسَلام علیکُم ٹھیٖک چھُو حظ تُہۍ چھُو حظ یہِ اِبراہیِم شاپ پٮ۪ٹھ حظ اَسہِ حظ ٲسۍ وُچھِن وۅنۍ ٹیرِک پَلو تہِ حظ دُکانَس پٮ۪ٹھ ہٮ۪کو نا أسۍ یِتھ آ ہوم ڈیلؤری چھِ نہٕ حظ تُہۍ کَران

اَچھا ٹایمہٕ یِمو فِراکھ شِلوار وُچھِن بیٚیہِ چھِ ویلویٹِک پھیرَن بیٚیہِ سویٹَر بیٚیہِ یِم تِلہٕ شال ویلویٹَس کیٛاہ حظ ریٹ حظ چھِ اَز گژھان مگر اَصٕل صاف حظ مَگر

اَہن حظ تِلہٕ دار مَخملٕکۍ سوٗٹ حظ بیٚیہِ

اَہَن حظ بیٚیہِ یِم ریبِٹ وول سُویٹَر چھِو حظ بیٚیہِ تۄہہِ اَنہِ مَژٕ اَدٕ حظ تُہۍ حظ تھٲوِو حظ تیٚلہِ مےٚ سورُے سینٛڈ کٔرِتھ یِم کَلَر وَلَر یِمَن ہٕنٛدۍ سورُے تہٕ أسۍ وُچھو تیٚلہِ ییٚتی پانَے اَچھا اگر نہٕ حظ گَرٕ تُہۍ أنِو ہوم ڈیلؤری کٔرِو تہٕ تَتھ کوٗتاہ چھُ پَتہٕ کھَسان چارٕج اَدٕ حظ تیٚلہِ حظ تھٲوِزیٚو تۄہہِ اَسہِ سورُے کٔرِتھ واٹس ایپَس پٮ۪ٹھ سینٛڈ سٲری کَلَر تہٕ أسۍ وُچھو تیٚلہِ فیرن تہِ تھٲوِزیٚو سوٗٹ تہِ تھٲوِزیٚو سُویٹَر تہِ تھٲوِزیٚو یِم تھٲوِزیٚو سِٹال تہِ تھٲوِزیٚو اَصٕل اَصٕل یہِ تۄہہِ نوٚو مال چھُ ووٚتمُت اَدٕ حظ ٹھیٖک حظ چھُ کٔرِو حظ تیٚلہِ یِم سٲری تھٲوِزیٚو تُہۍ سینٛڈ کٔرِتھ تہٕ أسۍ کَرو تیٚلہِ پَتہٕ پَسنٛد پانے ٹھیٖک چھِ حظ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ